ہیٚلو آ نہ حظ اَسہِ ؤنۍ تَو حظ آ یہِ کۄس ایجَنسی چھِ حظ ٹوٗرز اینٛڈ ٹرٛا ٹوٗر اینٛڈ ٹرٛاولٕز حظ جِناب جِناب اَسہِ ؤنۍ تو اَکھ چیٖز حظ تُہۍ اگر أسۍ یِتھ پٲٹھۍ تُہۍ چھُو حظ عمرا خٲطرٕ کران حظ بُکِنٛگ اَتہِ اَہَن حظ اۭں ٹھیٖک حظ ٹھیٖک حظ جِناب اَسہِ دِت اَسہِ ؤنۍ تو گۄڈنٮ۪تھ حظ اَسہِ ؤنۍ تو گۄڈٕنیٚتھ حظ عُمرا خٲطرٕ مےٚ چھِ فیملی بیٚیہِ چھُس بہٕ پان حظ اَسہِ اوس عُمر کَرنہِ گژھُن حظ اَسہِ ؤنۍ تو ایٚکامُڈیشَن پٕلس ؤنۍ تو اَسہِ ٹوٹَل یہِ تہِ اور آسہِ یہِ کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن بیٚیہِ تَتہِ اٮ۪کامُڈیشَن بیٚیہِ تَمِچ فیسَلٹیٖز اَسہِ ؤنۍ تو تَتھ مُتعلِق اَسہِ کوٗتاہ چھُ دیُن حظ تہٕ اَسہِ کۭتِس گژھِ یہِ اَہَن حظ بِلکُل حظ بِلکُل اۭں اَسہِ ؤنِو حظ ٹُونٹی ڈیز اَہَن حظ وَن لیکھ ٹُوٹی تھاوزنٛڈ ٹھیٖک حظ اَتھ منٛز چھِ اَسہِ تَتِچ ایٚکامڈیشَن تہِ اِنکلوٗڈ ٹھیٖک حظ اَسہِ ؤنۍ تو جِناب اگر أسۍ ٹُوَنٹی ڈیز گوٚو اَسہِ اَتہِ عُمرہ کَمپٕلیٖٹ حظ مٔزیٖد دہ دہ چھُ پتہٕ اَسہِ چھِ أسۍ یژھان تَتہِ گُزارٕنۍ حظ مگر اَسہِ چھُ باقیَن جایَن گژھُن اَہَن سا آ اَمہِ پَتہٕ آ تَل حظ

ٹھیٖک حظ ٹھیٖک مگر اَتھ چھُنا اَسہِ چھا اٮ۪کامڈیشَن تہِ پَننی تَمہِ ساتَن ہُہ یِم زَن اَسہِ گاڑِ یِم گژھن تِم چھِنا تُہنٛدِ طرفہٕ کِنہٕ تِم تہِ چھِ اَسہِ پانَے اَننہِ حظ آ اَتِس پٮ۪ٹھ آ یِم اَسہِ اٮ۪کٕسٹرٛا دہ دۄہ یِم بہٕ وَنان چھِ أسۍ ہسا کَرو ٹیوٗر اَمہِ وَرٲے وَرٲے تہِ یا شام کُن گژھو یا یمن کُن گژھو یا باقیَن مُختلف جایَن کُن چلو شُکریہ چلو شُکریہ سَر تُہۍ کٔرۍ زیٚو سون یہِ پَنُن نمبر سیٚنٛڈ حظ أسۍ کَرو یورے أسۍ مٔزیٖد اَتھ